اَلسلامُ علیکُم وعلیکُم السلام بِلکِسہ چھُوا آچھا تیٚلہِ أسۍ حظ چھِ مےٚ حظ ناو شافیہ اَسہِ حظ چھِ کھِرمہٕ پٮ۪ٹھ ہے تُہُنٛد نمبرَے چھُ وایرَل تہٕ مےٚ بَنہِ نا نمبر تُہُنٛد حُکُم اوس یہِ اَسہِ حظ چھِ مٲنٛزِ راتھ تہٕ یِیٖوا تۄہہِ چھُوا اَسہِ حظ چھِ اَسہِ اَسہِ حظ چھُ دَہ کَہہ دٔہمہِ چھِ اَسہِ مٲنٛزِ راتھ تہٕ کٔہِمہِ چھُ اَسہِ یہِ سال تہٕ تُہۍ ہیٚکوا یِتھ اَہَن حظ اَوا ہیٚکیٛاہ یِمَے دۄہ چھِ کَمٕے دۄہ چھِ اَہَن حظ تُہۍ چھُو دٔہمہِ یُن تہٕ تُہۍ ؤنۍتَو مےٚ بیٚیہِ یہِ ریٹ کیٛاہ چھُو ہٮ۪وان نہ سَہلٕے چھُ پَتہٕ سکھ گژھان تُہۍ ؤنِو مےٚ ریٹ کیٛاہ چھُ آ آ تی تی چھُ سوال ییٚتہِ چھِ مہمان واریاہ تہٕ آ یِمَن چھُ گٮ۪و یِمَن چھُ پَژھ یِمَن چھُ پَژھٮ۪ن گٮ۪وُن آ تہٕ یہِ یِمن چھُ پَژھٮ۪نہٕ گٮ۪وُن نا تۄہہِ کیٛاہ کیٛاہ چھُو آسان سۭتۍ اورٕ تُہۍ ؤنۍتو مےٚ تۄہہِ کیٛاہ کیٛاہ چھُو آ تۄہہِ چھِوا رَ یِم رَٹَن وٲلۍ تہِ آسان اورَے یِم رَٹَن وٲلۍ تہِ اورٕ آسان سۭتۍ اَہَن حظ اَچھا یہِ نہ تِم تے رَٹن وۄنۍ زیادٕ یِم مہمان چھِ آسہٕ تِم تِم ما ہیٚکٮ۪ن زیادٕ رٔٹِتھ وۄنۍ پَنٕنۍ پَنٕنۍ رَٹو أسۍ نہ حظ نہ تہِ گژھِ نہٕ کیٚنٛہہ آچھا یِہوٚے آچھا یہِ

نہ مَزٕ گژھِ یُن یِمو کوٚر یِمو دوٚپ دوٚپُکھ اَسہِ چھِ مہمان یِمو دوٚپ ہے اگر گٮ۪وَن وٲلۍ چھِ تہٕ تیٚلہِ ہٮ۪کو أسۍ یِتھ گٮ۪وَن وٲلۍ تہِ بَنہِ تہٕ تُہۍ یِیِو آ یے چھِ پوٚز تہٕ مےٚ دوٚپُکھ گٮ۪وَن وول چھُ مےٚ چھِ بِلکِسہ مےٚ چھِ بِلکِسہ یہِ دٮ۪ماغَس منٛزٕے ٲس برٛونٛٹھ پٮ۪ٹھٕے تہٕ بہٕ اَنَن سۄے

اَہَن حظ دٔہِٕمہِ وٲتۍزیو تُہۍ تہٕ تۄہہِ چھوا گٲڑۍ پنٛنی کِنہٕ یورَے چھُ سوزٕنۍ اٮ۪ڈرَس تہِ دِمو أسۍ کوٚت چھُ واتُن کوٚتَن چھُ واتُن کَتھ محلس منٛز چھُ واتُن نہ نہ شَرارَت کھسہِ نہٕ کٲنٛسے شَرارتھ کھسہِ یہِ سورُے ییٚتہِ مےٚ تام مگر البتہ چھُ یی کرُن اَکھ چیٖز نہ اَکھ چیٖز چھُ یی تُہۍ گٔژھۍوٕ گٮ۪وُن کھسہِ گٮ۪وُن گژھِ ییٚتہِ کھَسُن یہِ گژھِ یادگار یادگار گژھِ روزُن یہِ یادگار نہ حظ تے چھُو ٹھیٖک وۄنۍ تُہۍ چھُو نا دپان اَسہِ چھِ پانَس تہِ سۭتۍ یِم تۄہہِ سۭتۍ چھُ آسان رَٹَن وٲلۍ آچھا سُہ گوٚو سُہ گوٚو ٹھیٖک چلو ٹھیٖک چھُ تیٚلہِ تہٕ تیٚلہِ ییٖزیو وۄنۍ دٔہِمے ہہ مٲنٛزِ رَاتھ کَرو أسۍ لگ بگ سِٹاٹ یا کَہہِ بَجہِ ساڑِ کَہہِ اَوا سہ کَہہِ بَجہِ ہیوٗ آ تُہۍ وٲتۍزیو نَیے بجہِ تہٕ تُہۍ تہِ کھیٚیِو پَتہٕ بَتہٕ وَتہٕ اَصٕل پٲٹھۍ أسۍ تہِ کھٮ۪مو مہمان تہِ کھٮ۪ن تہٕ لاگو پَتہٕ أسۍ مٲنٛزِ راتھ آچھا تُلِو تیٚلہِ وَنو بہٕ پَتہٕ اٮ۪ڈرَس ہہ اچھا أتھۍ نَمبرَس اچھا چلو ٹھیٖک چھُ تہٕ تَمیُک چھُ سہل تَمیُک ما بٔرِو تُہۍ کِہیٖنۍ پَرواے بہٕ ترٛاوٕ أتھۍ نمبرَس رۄپیہِ سَاس چھا ٹھیٖک یِنہِ مگر دھوکہٕ دِیِو آچھا اچھا تُلِو بِہِو رۄبَس حَوال ہہ آچھا اَچھا بِہِو